اَز کَل ہسا چھِ بینکِنگ واریاہ زیادٕ ایٖزی گٔمٕژ تِکیازِ نیٹ بینکِنگ ہسا چھِ آز نیٹ بینکِنگ ہسا چھِ اَز گژھان ییٚمہِ سۭتۍ مطلب بینکِنگ واریاہ زیادٕ آسان چھُ بَنیومُت تِکیازِ لوٗکھ ہسا چھِ گرِ بِہتھ سورُے چاہے تِمن مٔنی رٔسیو آسیا کَرٕنۍ یا ٹرانَسفر آسیا کَرٕنۍ یہِ ہسا چھُ سورُے آز أکِس سیلفونَس پٮ۪ٹھ گژھان یا لیپ ٹوپَس پٮ۪ٹھ گژھان اَز نہ سا چھُنہٕ لوٗکن پیوان بینکَس پٮ۪ٹھ گژھُن کِہینۍ تہِ تِکیازِ یہِ ہسا چھُ سورُے اَز موڈٲرٔن زَمانہٕ سۭتۍ یِوان گرِ بِہتھ کَمرَس منٛز کرنہٕ برۄنہہ کالہِ ہسا اوس پیوان لوٗکن بینکَس پٮ۪ٹھ گژھُن دۄہ پھٹراوُن کامی دۄہ پھٹراوُن بینکَس منٛز گژھُن تَتہِ وٲرۍ رَٹٔنۍ تہٕ تَمہِ پَتہٕ اوس پیوان تِمَن بینک چہِ کامہِ کرنہِ تہٕ آز ہسا چھُ موڈٲرٔن زَمانہٕ آز نہ ہسا آز نہٕ ہَسا چھُنہٕ یہِ پروبلِم کِہیںۍ تہِ لوٗکھ ہسا چھِ سورُے کیٚنہہ گرِ بِہتھ کران تہٕ کَنفیوٗجن ہیز دَ لیک آف ہیوٗمَن اِنٹروینشن کِریٹٔڈ مور کَنفیوٗجن فار یوٗ أسۍ ہٮ۪کو یِتھ پٲٹھۍ ؤنِتھ زِ ہیوٗمَن اِنٹروینشن تٔمۍ ہسا چھُنہٕ کَنفیوٗجن کوٚرمُت تیُتھ خاص کِہینۍ تہِ تِکیازِ آز ہسا چھِ فی کانہہ یَژھان کہِ بہٕ سا گوٚژھُس کَرُن سورُے کیٚنہہ پانَے بہٕ سا گوٚژھُس اِنڈِپینڈیٹ روزُن بہٕ نہ سا گوٚژھُس نہٕ ڈِپینڈینٹ کٲنسی پٮ۪ٹھ روزُن برونہہ کالہِ ہسا اوس پیوان أکِس بیٚیہِ کِس وَنُن سٲنۍ کٲم دِ کٔرِتھ سٲنۍ کٲم دِ کٔرِتھ اَسہِ کر یَتھ مُتعلِق ہیلپ اَسہِ چھُ پونسہٕ سوزُن اَسہِ دِ گۄڈنٮ۪تھ پے اِن سِلپ لیکھِتھ یا پونسہٕ چھُ کَڑُن چک دِ لیکھِتھ تہٕ آز ہسا چھُ سورُے فوٗنَس پٮ۪ٹھ مطلب سورُے چھُ آز فونَس پٮ۪ٹھ یٔمِس فون توٚگ چلاوُن سُہ سا ہیٚکہِ کانہہ تہِ کٲم آز فونَس پٮ۪ٹھ کٔرِتھ تہٕ باقی ہسا چھِ اَز ہسا چھِ آن لاین سورُے کیٚنہہ گژھان چاہے شوپِنگ آسہِ کَرٕنۍ شوپِنگ مالَن منٛز ہسا کیو آر کوڈ آسان کیو آر کوڈ سِکین کٔرِتھ چھِ أسۍ پیمینٹ کران یا کاڈس چھِ آسان اٮ۪کسیپٹ یا تۄہہِ اَیر ٹِکٹ آسیو کَڑٕنۍ بَس ٹِکٹ آسیو کَڑٕنۍ یا ٹرینہِ ٹِکٹ آسیو کَڑٕنی سورُے کیٚنہہ ہسا چھِ ایٖزی نیٹ بینکِنگ سۭتۍ چاہے تُہۍ سکوٗلُک فیٖس آسیو بَرُن تۄہہِ کُنہِ تہِ جایہِ آسیو گژھُن آز کل ہسا چھِ لوٗکھ کران کٲم یِم نسا چھِ پونسہٕ تُلان کیش چَندَس منٛز سۭتۍ کِہینۍ صِرف ہسا چھُ اکھ سیلفون کٲفی یُس ہسا تِمن فی جایہِ اَکار بَکار چھُ یِوان تہٕ سیلفون ہسا گوٚژھ ہٮ۪کُن اِنسان اَصٕل پٲٹھۍ چلٲیِتھ سُہ ہسا ہیٚکہِ کُنہِ تہِ جایہِ کیش وغیرہ گٔژھِتھ تہٕ بیٚیہِ پروپر پیمینٹ کرِ سُہ نہ سا چھےٚ نہٕ پروبلِم آز کَل کِہینۍ تہِ تہٕ یہِ ہسا چھِ واریاہ زیادٕ ایٖزی بَنیومُت تِکیازِ یوٗتاہ یوٗتاہ دۄہ کھۄتہٕ دۄہ موڈٲرن چھُ زَمانہٕ گژھان تیوٗت ہسا چھِ مطلب مطلب تیٖژ چھِ آسان زَندگی گژھان تہٕ یُس نٔو ٹیکنولجی چھِ یا ؤنکیٚنس یُس نوٚو دور چھُ أمۍ ہسا چھِ اِنسان سٕنز واریاہ مُشکِلات کَم کم کَرمٕژ واریاہ کَم مُشکِلہٕ مُشکِلات چھِ واریاہ زیادٕ کَم کَرِمٕژ تہٕ آز چھِ سیکَنڈَن منٛز یِوان کَتھ اَگر بٔڑ کٲم آسہِ اَگر أسۍ وٕچھو برونہہ کالہ اوس پیوان مطلب دۄہ پھٹراوُن کُنہِ کامہِ خٲطرٕ اَگر أسۍ نِمو بینکٔچ مِثال اگر کٲنسہِ آسہِ یا پونٛسہٕ کَڑُن یا بَرُن تٔمِس اوس پیوان دۄہ کالہِ دۄہ پھٹراوُن اَز ہسا چھِ ُہ کٲم سیکینڈن منٛز گژھان گویا کہِ مطلب یوٗت یوٗت نٔو زَمانہٕ چھُ یِوان تیوٗت تیوٗت ہسا چھُ اِنسانس فٲیدٕ مِلان تہٕ پَریشٲنی اَسہِ کَم گژھان